کووِڈس منٛز لاک ڈاوُن گوٚو واریاہ مُشکلات گٔے بچن یتھ منٛز اسہِ تہِ گٔیہِ یِم جاب ٲسۍ کران تِمن تہِ گٔے مُشکِلات پتہٕ ٲسۍ أسۍ مطلب مختلف دۄہن پٮ۪ٹھ ڈیوٹی گژھان یا باقٕے باقٕے کٲم ٲسۍ کران تمہِ پتہٕ گٔے کٲم یِم بچن اوس آن لاین کلاسِز یِم حظ چھِ مطلب یِم چھِ موبایل فونٕچ اٮ۪ڈونٹیج بچو لٲگۍ پتہٕ آن لایِن کلاسِز دِنۍ یِمن نہٕ گُزار اوس موبایِل فون اننہٕ نس سُم تِمن تہِ پٮ۪و موبایل فون انُن مطلب کٲنٛسہِ اوس نہٕ بچٲرِس گُزار تٔمۍ دوٚپ نہ بچس گژھٮ۪م نہٕ یہِ گژھُن نۄقصان کینٛہہ پرنس منٛز بچہِ گژھٮ۪م برٛونٛٹھ پکُن تِمو تہِ أنۍ موبایل فون تاکہِ تِہُنٛد بچہِ تہِ کرِ پاٹسپیٹ تِہُنٛد بچہِ تہِ پکہِ مطلب برٛونٛٹھ سُہ تہِ دِیہِ آن لاین کلاس سُہ تہِ بنہِ کینٛہہ پگہہ برٛونٛٹھ کُن یتھ منٛز مطلب مٲلِس ماجہِ آسٲیش گژھِ یہِ مول موج چھُ سخٕتی تُلن تمہٕ ڈِس اٮ۪ڈونٹیجِز مطلب اگرے اسہِ موبایل فون اوٚن اسہِ کوٚر سُہ استعمال اسہِ ہیٚژ تتھ اصل کٲم تہِ تہٕ بُرٕ کٲم تہِ یتھ باوجوٗد مطلب أسۍ ٲسۍ رشتہٕ کران رشتہٕ ٲسۍ أسۍ کران گۄڈٕنٮ۪تھ ٲسۍ پٮ۪وان کٲشرٮ۪ن ہٕنٛدِ کتھِ أسۍ کٲشر ونان ہتھ بوٗٹھ ٲسۍ ژھینان آز چھنہٕ تِم بوٗٹھ ژھینان کینٛہہ آز چھِ ساسن منٛز رِچارٕج گژھان موبایلن تِم چھِ امچہِ ڈِس اٮ۪ڈونٹیج بچو تُل خاص کر لٔڑکِیَو یا لٔڑکو لۄکٹٮ۪و لۄکٹیٚو شُرٮ۪و یِمو تُل اتھ ناجٲیز فٲیدٕ مےٚ اوس رشتہٕ کرُن اسہِ ٲسۍ یِوان دہ گرٕ رشتہٕ ژھانڑنہِ مےٚ چھِ لۄکٕٹ بیٚنہِ تٔمۍ چلوو فون تٔمِس آو رانٛگ نمبر لگوو تٔمۍ تٔتھۍ سۭتٮ۪ن تٔمۍ کوٚر بہٕ چھس اتھٕے پٲٹھۍ مطلب یہِ چھس بہٕ اکھ امیُک یہِ ونان نۄقصان تہِ تہٕ فٲیِدٕ تہِ نۄقصان تہِ گوٚو اتھ منٛز واریاہ فٲہدٕ تہِ آو اتھ منٛز واریاہ ونۍ اگرے وٕچھو لۄکٕٹِس بچس چھُنہٕ موبایل فون دِیُن کینٛہہ تٔمِس چھُنہٕ ہاوُن کینٛہہ لایٹہِ چھِ فرق گژھان دٮ۪ن ہاٹس پٮ۪ٹھ چھُ اثر پٮ۪وان یا بچہٕ أز کٮ۪ن بچن کیٛاہ چھُ پرہ تِمن گژھِ بتہٕ پھوٚل آسُن ٲسس منٛز موبایل فون گژھٮ۪کھ آسُن أچھن تل تمہِ کھۄتہٕ چھُ بہتر اگر أمِس بچس أسۍ اصٲل پٲٹھۍ کھۄنہِ منٛز رٹھہون دروٗد پرو تلاوت پرو کٔلۍمہٕ ژور پرو تمِس تہِ چھُ اصل ذہین یِوان تمہِ سۭتۍ چھُ رُت ذیہن سُہ تہِ چھُ دپان نہ رۄب تہِ چھُ تتھ تژٕے برکتاہ کران أسۍ کیٛاہ چھِس أکۍ انٛدٕ روٚٹُس بچن بتہٕ بیٚیہِ انٛدٕ چھِس أسۍ تھاوان رکاڈ لٲگتھ گٮ۪وُن لٲگِتھ کیٛاہ بچہِ پکہِ پگہہ برٛونٛٹھ تمہِ کھۄتہٕ اوس اسہِ بہتر بطلب موبایل فون نہٕ تھاوُن تتھ کٲٹھۍ کینٛہہ وۄنۍ گژھِ موبایل فون آسُن مٲلِس بیٚیہِ گژھِ آسُن تٔمِس یُس ملطب مُلہٕ جاب وول آسہِ مٲلۍ سُنٛدُے فون لگہِ ہا أمِس بچس گنٛٹن ژورن گںٛٹن پانٛژن لگہِ ہس ضروٗرت تمیُک اوس نہٕ مُشکِلات کِہِنۍ اگرے مطلب مول دپہِ ہس رٹھ سا گوٚبرا ژےٚ چھُے پرُن ژورن گنٛٹن پانٛژن گنٛٹن پر فون أنۍ زِ پانٛژِ گنٛٹہٕ باد واپس گوٚو بچہِ تہِ گژھِ ہا نہٕ بُرٕ کامٮ۪ن کُن کہیٖنۍ اسہِ کیٛاہ کوٚر کٲم اسہِ وٲج پانس کھریس اسہِ أنۍ فون دِتۍ بچن یِم چھِ آز پران کم غلط کامہِ کران زیادٕ پران کم غلط کامہِ کران زیادٕ اسلیے گٔے وۄنۍ ماحولس منٛز تہِ چھِ پتہٕ خرٲبی چھِ گژھان باقٕے کینٛہہ چھُ مول موج چھُ دپان وٕچھ تہٕ سا یا أکیٛاہ ٹٮ۪نتھس اوس رِزلٹ پرنس آو نہٕ ٹایِم یمو مطلب کٲنٛسہِ کٲنٛسہِ آو نہٕ پرنس ٹایِم تِمو رٔٹۍ آن لاین کلاسِز رزلٹ درٛاو ہنڈرنڈ پٔرسنٹ ٹُوٮ۪لتھٕکۍ ٲسۍ بچہِ سکوٗل ہٮ۪وکُکھ نہٕ گٔژھِتھ آن لاین کلاسِز نِیِکھ یا نیٖٹس منٛز گوٚوُکھ یہِ مدد موبایل فونو باقٕے باقٕے کامٮ۪ن منٛز مگر اوٚور آل اوٚور آل چھ وۄنۍ آز بچن غلط کامٮ۪ن کُنُے زیادٕ آز چھِ ہٮ۪کو نہٕ مطلب کیٛاہ ونو وۄنۍ اتھِ چھُ انسان چھُنہ ونان سُہ طۄطہٕ کوٚل گژھُن اتہِ چھُ گژھان کوٚل انسان